یوٚتامتھ مےٚ چھُ باسان ینٛگ جَنریشَن یِمن گَژھہِ نہٕ مُشکِل کیٚنٛہہ پَنُن لایف پاٹنر رولر ایریا ہن منٛز ژھانرُن تکیازِ ییٚتہِ چھُ ساری پرٮ۪فر کرنٕے اگر روٗلر ایریا ہُک آسہ سُہ چھُ کران پرٮ۪فر مےٚ گَژھہِ روٗلر ایریا ہُکٕے لایف پاٹنر آسُن تکیازِ تِمن چھُ آسان پانہٕ ؤنۍ میوچول اَنڑرسِٹینڈنگ تہٕ اگر أسۍ وۄنۍ وُچھو اگر وۄنۍ تٔمس أربن ایریا ہُک یا کُنہِ سِٹی ہُنٛد پَتہ لایف پاٹنر میلہ اگر تِم تور شِفٹ گژھن تِمن گَژھن تھوڑا بہت تھوڑا بہت مشکِلات گَژھن تِمن تَتہِ سیٹٕلۍ گَژھنس منٛز تکیازِ یُس أربن تہٕ روٗلر ایریا یِمن ہُنٛد ماحوٗل یُس چھُ سُہ چھُ واریاہ ڈِفرنٹ آسان پانہٕ ؤنۍ